یُس اِنڈیَن اِنڈَسٹِرٛی چھِ یہِ اٮ۪نٹَرٹینمٮ۪نٛٹ اِنڈَسٹِرٛی چھِ اَتھ منٛز یۄس زیادٕ وٕنکٮ۪نَس چَلان چھِ سُہ چھِ بولیٖوُڈ بولیٖوُڈَس منٛز کیٛاہ چھِ واریاہ فِلمہٕ یِوان چھِ بَناونہٕ یَتھ منٛز یِم اَجہِ فِلمہٕ چھِ یِم بَناوَن لُکَن اٮ۪نٹَرٹین کَرنہٕ خٲطرٕ مگر کینٛہہ فِلمہٕ چھِ آسان تِم تہِ یہِ یِمو تھرٛوٗ یِم لُکَن کینٛہہ نصیٖحت چھِ یِم یَژھان دیُن یا کینٛہہ چھِ یِم ہاوان سانہِ سٲنِس معاشرَس منٛز کیٛاہ چھِ آزکَل گژھان تہِ اَسہِ کیٛاہ پَزِ کَرُن یا کینٛہہ چھِ تِم تہِ فِلمہٕ بَنایمَژٕ یِمو پَتھ کالِکیو تاکہِ لُکَن لُکَن واتہِ پَتھ کالہِ کہِ متعلق کینٛہہ جانکٲری کینٛہہ فِلمہٕ چھِ یِم تِم تہِ بَناوان اے ییٚمہِ سۭتۍ لُکَن پَے لَگہِ تِکیٛازِ واریاہ لُکھ چھِ تِم یِمَن نہٕ نہٕ کینٛہہ فیسَلٹی چھِ آسان یہِ تِمَن چھِنہٕ آسان پَتہ کُنہِ چیٖزٕچ یُس گوٚمُت چھُ آسان آلرٔڈی وٕنۍ فِلمو ذٔریہِ تہِ چھِ یِوان تِمَن تام واتناونہٕ زِ یہِ اِنفارمیشَن زِ کَتہِ تام کیٛاہ گوٚو اَسہِ کیٛاہ پَزِ کَرُن سو سٲنۍ سُسایٹی کوٚت وٲژ وٕنکٮ۪نَس یہِ چھِ اَکھ واریاہ اہم رول کَران یہِ چھِ اٮ۪نٹَرٹینمٮ۪نٛٹ تہِ واریاہ کَران مگر یہِ چھِ اَکھ نصیٖحت تہِ واریاہ دِوان واریاہ فِلمہٕ آے سانہِ اِنڈیاہَس منٛز بَناونہٕ یُس سٲنِس کَلچَرَس منٛز چھُ یا کینٛہہ آے تِم تہِ بَناونہٕ یَتھ منٛز واریاہ نصیٖحت ٲس سانٮ۪ن لُکَن خٲطرٕ